اَلسَلامُ علیکُم ٹھیٖک چھو حظ تُہۍ اصٕل پٲٹھۍ چھو حظ اسہِ حظ ٲس کرٕنۍ یہِ گٲڑۍ حظ اَتہِ بُک اسہِ چھُ گَژھُن ایٚکسکرشَن سُہ مےٚ تہٕ بیٚیہِ میٛانہ فرٛیٚنٛڈِ گَژھُن ایٚکسکرشن وا مطلب اسہِ چھُ گَژھُن فیملی سٲرسٕے ایٚکسکرشن وارہان جٲین اسہِ چھُ گَژھُن یور پہلگام بیتاب ویلی ٲں بیٚیہِ چھُ گَژھُن اَکَڑ بیٚیہِ چھُ گَژھُن مُقام بیٚیہِ چھُ گَژھُن اَکھ اسہِ أکِس دۄن دۄہَن پٮ۪ٹھ کھَسُن اسہِ چھُ گَژھُن اَپٲری پتہِ سۄنہٕ مرگ گُلمرگ تہٕ اسہِ گٔژھ آسٕنۍ مگر بٔڑ گٲڑۍ فار ایٚگزامپٕل یِتھ کٲٹھۍ تویرا چھِ آسان تِتھٔے کٲٹھۍ اگر اسہِ زٕ گاڑِ تہِ آسیٚن أسۍ چھِ کیٛازِکہِ أسۍ چھِ واریاہ بٔڑۍ ٲں بٔڑ فیملی تِہنٛز تہِ تہٕ سٲنۍ تہِ أسۍ چھِ واریاہ بٔڑ فیملی پونٛسَن وونٛسَن ہُنٛد ہیزیٛو نہٕ تُہۍ کِہیٖنۍ تہِ ٹیٚنشَن پونٛسہِ ٲں دِمہو تۄہہِ أسۍ اصٕل پٲٹھۍ پونٛسَن ہُنٛد چھُنہٕ کٕہٲنۍ تہِ مَسلہٕ بوٗزوٕ حظ تہٕ بیٚیہِ حظ گٔژھ یہِ اسہِ گٲڑۍ واتٕنۍ اصلِس ٹایمَس بیٚیہِ گَژھَن آسنہِ سیٖٹہٕ کم سے کم ٲں زٕ عَلاو اگر تُہۍ زٕ تہِ سوٗزِو سُہ تہِ چَلہِ کیٛازکہِ أسۍ چھِ واریاہ ٲں یہِ گھرِکۍ سٲری بیٚیہِ بہٕ تہِ سٲنۍ گَھرِکۍ تہِ میٛٲنِس دوستہٕ سٕنٛدۍ گَھرِکۍ تہِ أسۍ چھِ واریاہ زیادٕ تہٕ اس لیے گَژھیٚن آسٕنۍ بٔڑٕے گٲڑۍ تویرا ہٕے اگر تُہۍ سوٗزِو زٕ تویرا تہِ سُہ تہِ گَژھہِ ٹھیٖک تہٕ کیٚنٛہہ چھُنہٕ پرواے تُہنٛدِس ڈرٛایوَرَس دِمو أسۍ کھیٚن چیٚن تہِ پَننُے یمن دۄن دۄہن تہٕ سُہ ہیزیٛو نہٕ تُہۍ ٹیٚنشن کٕہٲنۍ یِتھ کٲٹھۍ أسۍ پانَس کھیٚمو تِتھ کٲٹھۍ دِمو تٔمس تہِ چھُ حظ ٹھیٖک مگر گٲڑۍ حظ گٔژھ ٹایمَس پٮ۪ٹھ واتٕنۍ تُہۍ چھو پَتہٕ لیٹ لاگان اورٕ یورٕ ہورٕ یورٕ کران سۄ پرٛابلم گٔژھ نہٕ گَژھٕنۍ کِہیٖنۍ تہِ چلو حظ بیٖہو حظ خۄدایس حوالہٕ